اِنٹرنیٹ تہٕ ٹیکنالوجی سۭتۍ بدلیوو بینکِنگ ہُنٛد سورُے نِظام وُنکٮ۪ن چھ اِنٹرنیٹ تہٕ موبایل ٹیکنالوجی ۂنٛدۍ مدتہٕ سۭتۍ گرِ بِہِتھ دُنۍہیٖکٮ۪ن کُنہِ تہِ کوٗنن تہٕ حِصن منٛز پونٛسہٕ ٹرانسفر کٔرِتھ ہٮ۪کان نٮ۪ٹ بینکِنگ یوٗ پی آی پے کرڈِٹ کاڑ یوٗ پی آی پے بیٖم پے تہٕ دیٖگر ڈِجٹل پیمیٚنٹ سٔروِس ۂنٛدۍ مدتہٕ سۭتۍ گوٚو لُکن واریاہ سہولیت تہٕ آسأیِش وۄنۍ چھنہٕ پٮ۪وان لُکن بینکن پٮ۪ٹھ گژھنٕچ تہِ ضوٚروٗرتھ کیٚنٛہہ ٹیکنالوجی ۂنٛدۍ مدتہٕ سۭتۍ چھُ وُنکٮ۪ن فونہٕ کہِ ذٔرۍیہِ گرِ بِہِتھ اٮ۪کاونٹ کھوٗلِتھ تہٕ بنٛد کٔرِتھ ہٮ۪کان یِمو اِنٹرنیٹ بینکِنگ سہولیت کہِ وجہ سۭتۍ چھُ ہٮ۪کان وُنکٮ۪ن آن لایِن خریٖدأری واریاہ آسأنی سان کٔرِتھ اوا بہٕ چھُس یِمن آن لاین بینکِنگ سہولیتن پٮ۪ٹھ واریاہ بروسہٕ کران تِکیٛازِ یِمن چھ تھدِ پایہِ سِکیورٹی آسان صِرف پزِ اَسہِ پانے پننہِ طرفہٕ دیٛان تھاوُن تہٕ یِمن سہولیتن ۂنٛدۍ اِستمال کرنس منٛز گژھہِ نہٕ لاپروأہی برتاوٕنۍ کیٚنٛہہ